السلام علیکم ورحمۃ اللہ بہٕ ونہو تۄہہِ پانٛژن انٹرنیشنل شہرن ہُنٛد ناو گۄڈینُک دُبے دویم ہانٛگ کانٛگ ترٛیٚیم لندن ژوٗرِم پیرس پٲنٛژم ٹوکِیو